ہیٚلو اسلام علیکُم اَہَن حظ تُہۍ چھُو حظ ٹھیٖک یہِ اَسہِ حظ اوس مطلب ویکیشَن کٔرمٕژ پُلین دَہَن دۄہَن خٲطر اَسہِ اوس گژھُن اَسہِ اوس گژھُن مطلب کَشمیٖر أسۍ چھِ مُمبی پٮ۪ٹھ اَسہِ اوس گژھُن کَشمیٖر تُہۍ ؤنِو مےٚ مطلب کوتاہ گژھِ پۅنٛسہٕ تہٕ کیٛاہ کیٛاہ پُلین روزِ تَتھ منٛز کٕم پُلین چھِ آسان اَہَن حظ اَہَن حظ آ آ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ اَسہِ ؤنِو تُہۍ مطلب اَکھ روزِ اَسہِ ہوٹَل اَتھ منٛز بیٚیہِ کَتھ کَتھ جایہِ نِنۍ اَسہِ مطلب ٹوٹَل ٹھیٖک مطلب پُلین ؤلین کٔرِو تُہۍ پانَے اَسہِ چھِنہٕ ٹِکٹہٕ وِکٹہٕ ہٮ۪نٕچ ضروٗرت کِہیٖنٛی سُہ ہیٚیِو تُہۍ سٲری پانے اَسہِ چھِ صِرف مطلب تۄہہِ سۭتۍ یُن

ٹھیٖک حظ چھِ أسۍ چھِ ژور اَسہِ چھِ ژورَن یُن اور تُہۍ ؤنِو کوتاہ گژھِ اَتھ تیٚلہِ سُہ حظ گوٚو ٹھیٖک مطلب تُہۍ ؤنِو مےٚ مطلب پہلگام وہلگام یِم یِم جایہِ چھِ یِوان یِم بہٕ یَتھ کرٛومَس گوٗگلٕس ووٗگلٕس پٮ۪ٹھ چھُس وُچھان یِم چھا اَصٕل ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ گوٚو مطلب اَسہِ چھِ اَکوُہمہِ یورٕ نیرُن تہٕ تۅہہِ اَسہِ چھا اَسہِ چھا ییٚتہِ پٮ۪ٹھ یُن پانَے اوٚرتانۍ کِنہٕ تُہۍ کٔرِو سُہ تہِ تھوڑا پُلین ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ